تُہۍ ہیٚکوٕ مےٚ پَنٕنہِ فَیملِی مُتعلِق ؤنِتھ مِیَانہِ فَیملِی منٛز چھِ أسۍ ٲٹھ مِیَمبَر مول موج بِیٚنہِ ژور تہٕ بَیٚیہِ چھِ بٲے زٕ یُس مےٚ مول چھُ تٔمِس چھُ ناو غلام محمد گنایِی سُہ چھِ گورمِنٛٹ اَیٚمپٕلاے تٔمِس چھِ اَروَنٛزاہ وٕہَر وٲنٛس تمہِ پَتہٕ چھِ مےٚ مٔمی سۄ تٔمِس تہِ چھِ اَیج اَروَنٛزاہ ؤرِش تٔمِس سۄ چھِ اَکھ ہاوُس وایِف تَمہِ پَتہٕ چھِ مےٚ پَتہٕ بٔڑ بیٚنہِ تٔمِس چھِ دۄیتٕرٛہ ؤرِش وٲنٛس سۄ چھِ گوٗرمِنٹ ایٚمپٕلاے تٔمِس چھِ خَانٛدَر کوٚرمُت تٔمِس چھُ اکھ شُر تٔمِس چھُ ناو زَیٚنُل اِسلام تَمہِ پتہٕ چھِ مےٚ بِیَاکھ بیٚنہِ تٔمۍ چھُ ناو فوزِیا گُل تٔمۍ چھِ گرِیٚجوَیٚشَن کٔرمٕژ تمہِ پتہٕ چھِ بِیَاکھ بیٚنہِ تٔمِس چھُ ناو ہِنا سۄ چھِ زٕتووُہ ؤری سۄ چھِ نٔرسِنٛگ کران تَمہِ پَتہٕ چھِ مےٚ بِیَاکھ بیٚنہِ تٔمۍ چھُ ناو مَدھو بالا سۄ چھِ ٹُوَیٚلتھَس پَران سۄ چھِ ارداہ ؤرِش تَمہِ پتہٕ چھِ بِیَاکھ تٔمِس چھُ ناو آرِزُو فیاض سۄ چھِ وُہ ؤری سۄ چھِ ٹُوَیٚلتھَس پَران تَمہِ پَتہٕ چھِ بوے تٔمِس چھُ ناو اِشفاق سُہ چھُ اکھ گورمِنٛٹ ایٚمپٕلاے سُہ چھُ شَتوُہ وُہُر تَمہِ پَتہٕ چھُ بیاکھ تٔمِس چھُ ناو مُنتظِر سُہ چھُ اکہٕ وُہ وُہُر سُہ چھُ گرِیٚجوَیٚشَن کَران